آ آز چھُ واریاہ زیادٕ ایپٕس یعنی کہِ سوشَل میٖڈیا تہِ چھُ بیٚیہِ چھُ واریاہ زیادٕ ایپٕس کیٛازِکہِ یہِ چھِ ٹٮ۪کنالجی ہُنٛد وٕنۍکٮ۪س دور دُنہیٖچہِ ایپٕس چھِ یِوان یوٗز کَرنہٕ تہٕ کینٛہہ ایپٕس وَنہٕ بہٕ تۄہہِ فار اٮ۪کزامپٕل اِنَسٹاگرٛام چھُ وَٹزیپ چھُ فیس بُک چھُ یا أسۍ وَنو کیٛاہ چھِ وَنان اَتھ باقٕے تہٕ یِم چھِ گیمٕز گیمِنٛگ ایپٕس چھِ تِم چھِ یِوان یوٗز کَرنہٕ کَران چھِ یوٗز ڈے بَے ڈے أسۍ مگر یِم ٲسۍ اگر تُہۍ وَنان چھُو اٮ۪ڈوٮ۪نٹیجِز ڈِس اٮ۪ڈوٮ۪نٹیجِز یِم سٕماٹ فونَن ہِںٛز چھِ أسۍ اٮ۪ڈوٮ۪نٹیجِز وٕچھو أسۍ کہِ اَسہِ چھُ سورُے اٮ۪ویلیبٕل ٹٮ۪کنالجی ساینَس وغیرہ چھُ اَسہِ سورُے بٔتھِس پٮ۪ٹھٕے أتی برٛونٛٹھٕ کَنۍ اَکھ کِلِک چھِ کَرُن اور سٲرٕے بنٛچ آف نالیج بنٛچ آف بُکٕس ہٮ۪کو أسۍ اٮ۪ویلیبٕل کٔرِتھ اور ییٖژاہ زیادٕ اَسہِ نالیج آسہِ گین کَرٕنۍ تیٖژاہ ہٮ۪کو أسۍ گین کٔرِتھ اور یُتُے یوت نہٕ کینٛہہ أسۍ ہٮ۪کو لوکیشَن اَسہِ زَنہٕ آسہِ أکِس بیٚیِس جایہِ پٮ۪ٹھ أکِس جایہِ پٮ۪ٹھ بیٚیِس جاے تام گژھُن لوکیشَنٕز ہٮ۪کو أسۍ وٕچھِتھ تہٕ کوٚت کیٛاہ چھُ اَسہِ گژھُن گوٚو اَمیُک مطلب گوٚو کہِ یِم أسۍ یِمَن پھار فٕلنٛگ ایریاہَن ہٮ۪کہٕ ہَو نہٕ أسۍ گٔژھِتھ کینٛہہ تِمَن منٛز چھِ أسۍ ہٮ۪کان وۄنۍ وِدِن اَ مِنَٹٕز وِدِن اَوٲرٕز گٔژھِتھ اور تاکہِ أسۍ کَرو پنٛنِس سٕماٹ فونَس پٮ۪ٹھ لوکیشَن کِلِک اور اَسہِ چھِ ہاوان پھُل روٗٹ سُہ اَسہِ کَپٲرۍ چھُ گژھُن یِتُے یوت نہٕ کینٛہہ أسۍ چھِ ہٮ۪کان گیمٕز تہِ گِندِتھ یِتُے یوت نہٕ کینٛہہ أسۍ چھِ ہٮ۪کان سیٖریَلٕز یہِ اوس ٹی وی یہِ اوس اَسہِ پٮ۪وان ضوٚرَتھ موٗویٖز وٕچھنہٕ خٲطرٕ سیٖریَلٕز وٕچھنہٕ خٲطرٕ سُہ چھِ أسۍ ہٮ۪کان اٮ۪ویلیبٕل کٔرِتھ یَتھ سٕماٹ فونَس پٮ۪ٹھ وِدِن اَ وَن کِلِک اَسہِ چھِ یوٗٹیوٗبَس پٮ۪ٹھ سارے موٗویٖز سٲری سیٖریَلٕز اٮ۪ویلبیٕل اٮ۪ویلیبٕل آسان اور یِتُے یوت نہٕ کینٛہہ اَسہِ چھِ آسان کانٛہہ رٕلیٹِو پَںُن برٛدَر کانٛہہ یا گَرِکۍ آسَن نیٚبَر یِم مطلب فارِنَس منٛز یا پَنٛنہِ جایہِ کھۄتہٕ نیٚبَر أسۍ ہٮ۪کو تِمَن سۭتۍ فیس ٹُہ فیس ویٖڈیو کال کٔرِتھ اور ییٚمہِ سۭتۍ کیٛاہ چھُ گژھان اَسہِ ییٚمہِ سۭتۍ چھُ اَسہِ بلکل باسان کہِ تِم چھِ اَسہِ واریاہ نزدیٖک تِم چھِ اَسہِ برٛونٛٹھٕ کَنۍ اور تِمَن چھِنہٕ أسۍ چھِنہٕ ہٮ۪کان یہِ ژیٖنِتھ کینٛہہ کہِ اَسہِ کیٛاہ تِم کیٛاہ چھِ اَسہِ نِش دوٗر گوٚو تمام اِنفارمیشَن سورسِز چھُ اٮ۪ویلیبٕل اَسہِ نِش تہٕ ییٚمہِ سۭتۍ دوٗرٮ۪ر مَکلیو اور ییٚمہِ سۭتۍ ٹایم گوٚو سیو مگر ڈِس اٮ۪ڈوٮ۪نٹیجِز کیٛاہ چھِ اَمہِ سۭتۍ کینٛہہ چیٖز چھِ یِمَن سٕمار فوٹَن فونَن پٮ۪ٹھ یِمہٕ غلط چھِ أسۍ وُچھان ییٚمہِ سۭتۍ ینٛگ جَنریشَن چھِ دۄہ کھۄ دۄہ یِم برٛین ینٛگ برٛینٕز چھِ آسان تِم چھِ گژھان ڈِگرٛیڈ اور ییٚمہِ سۭتۍ نہٕ تِم ہٮ۪کان چھِ پَنٕنۍ پرٛاگرٮ۪س ڈے ٹُہ ڈے لایف کٔرِتھ کہِ اَمہِ سۭتۍ بَنے زِندگی ایٖزی اور اَمہِ سۭتۍ آے لیزیٖنٮ۪س واریاہ زیادٕ اَمہِ سۭتۍ آے تیٖژاہ لیزیٖنٮ۪س کہِ کٲم چھِنہٕ ہٮ۪کان پَنٕنۍ وقتَس پٮ۪تھ کٔرِتھ أسۍ یعنی کہِ سہل ٲس سۄ کٲم کَرٕنۍ مگر أسۍ چھِنہٕ ہٮ۪کان کیونکہِ لٮ۪تھارجِک بَنے اِنسان سورُے گوٚو اٮ۪وییبٕل برٛونٛٹھٕ کَنی اور اَمہِ سۭتۍ چھِ واریاہ زیادٕ ٹایم کَران ویسٹ یِم یِم بَچہِ چھِ تِمَن تہِ چھِ گژھان واریاہ زیادٕ ویسٹ ٹایم اور اَمہِ سۭتۍ کیٛاہ چھِ بیٛاکھ چیٖز أچھ أچھَن پٮ۪ٹھ پیوٚو اَثر أچھ چھِ گژھان خراب اور اَمہِ سۭتۍ کیٛاہ چھِ گژھان غلط چیٖز چھِ وٕچھنہِ یَتھ پٮ۪ٹھ اور ییٚمہِ سۭتۍ أسۍ سون برٛین تہِ چھُ گژھان ڈٮ۪ڈ